یَپٲرۍ حظ مےٚ کَرے کیب بُک مےٚ ووت واریاہ ٹایم ییٚتہِ نَس پرٛاران تُہۍ کیٛاہ مےٚ کَریووُ تۄہہِ کال تہِ تۄہہِ چھُو نہٕ رٮ۪سپانٕس دِوان اورٕ کِہیٖنۍ مےٚ ؤنۍتو تۄہہِ کَتٮ۪تھ چھُو وٕنۍکٮ۪س کَرنٛٹ پُزِشَن کَتٮ۪تھ کَرنٛٹ لوکیشَن کیٛاہ چھُو تۄہہِ تہٕ مےٚ کٔرۍتو اِنفارٕم اَتھ متعلق جَلدی مےٚ گوٚو ژیر مےٚ چھِ جلدی واتُن پنٛنِس مُقامَس یوٗت ٹایم چھُنہٕ اَسہِ نِش